السلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اہن حظ اَصٕل پٲٹھۍ اَسہِ حظ دیُت یہِ نمبر ہمسایَن حظ تۄہہِ اوسوُ تِمن باغ یہِ حظ سُہ پارک واریاہ اَصٕل اَسہِ گوٚو واریاہ پَسنٛد سُہ پارک اَسہِ دوٚپ تَمہِ تہِ اَسہِ ووٚن تِمن پتہٕ اَسہِ دِیِو یِہُنٛد نمبر تہٕ اَسہِ حظ اوٚن اَسہِ دوٚپ اَسہِ تہِ بَنٲیِو یہِ پارک اَسہِ تہِ کٔرِو تِتھَے کَنۍ تِم پوش ووش یِم حظ اَسہِ حظ چھِ واریاہ خۄش کَران سۄ پارک آ اَسہِ حظ یِم یارِ کُلۍ چھِ نہٕ حظ اَسہِ تِمن چھِ اَصٕل کَرٕنۍ کَٹِنٛگ تہِ منٛزٕ حظ چھُو تۄہہِ تِمَن تھوٚمُت سۄ یہِ تہِ لیکھِتھ سُہ اللہ سُہ تہِ حظ بَنٲیزیو اَسہِ آ آ پوشہِ قٕسٕم کُس حظ کُس حظ چھِ آز تھاوو أسۍ اَتھ آچھا اہن حظ اۭں آچھا ٹھیٖک حظ اہن حظ بیٚیہِ حظ چھِ اَسہِ یہِ درٛمُن چھُنہٕ حظ تَتھ چھِ تھوڑا کَٹِنٛگ تہِ کَرٕنۍ سُہ تہِ چھُ شیرُن آ یہِ حظ بیٚیہِ بَنٲیزیو اَسہِ اَصٕل سُہ یِم سُہ یارِ کُلٮ۪ن چھُنَہ سُہ مہراب ہیوٗ بَناوان آ تِتہِ حظ چھُ اَسہِ مَناوُن اَتھ آ تہٕ بیٚیہِ چھُنَہ حظ سُہ کُل یِوان سُہ چھٔترِ دار سُہ گَژھِ حظ اَصٕل پارکہِ منٛز تھاونَس منٛزٕ باگ منٛزٕ باگ چھُنَہ حظ گَژھان ٹھیٖک آچھا چَلو حظ ٹھیٖک حظ تہٕ تیٚلہِ کَر حظ یِیِو اہن حظ اہن حظ آ توہہِ حظ چھُو وٕنہِ اَسہِ نِش پاے تُہۍ چھُو اَتھ سۭتۍ کَران تہِ اَسہِ ما حظ چھِ پاے وۄنۍ اَسہِ چھِ شوق یہِ پارک بَناوٕنۍ خٲطرٕ اَسہِ گوٚو واریاہ خۄش سۄ پارک اَسہِ ہیوٚت وَنہِ نمبر اَسہِ دوٚپ أسۍ اَنو تُہی تہٕ تۄہہِ چھو واریاہ اَصٕل پارک بَنٲومٕژ تہٕ تِتھی کیٛاہ حظ اَسہِ حظ چھُ لگ بگ کَنال کھنٛد أڑِس کَنالَس پٮ۪ٹھ چھِ لگ بگ مَکانٕے بیٚیہِ چھِ بیٛیہِ حظ چھِ وٲر پٲر تہٕ أڑِس بَنٲو پارک تہٕ یہِ أسۍ چھِ واریاہ خۄش کَران یہِ

پارک حظ آسہِ یِہوٚے پانٛژھ شےٚ مَلرٕ تیٖژاہ بٔڑ تہِ نَہ حظ چھَنہٕ لۄکٹٕے چھےٚ اَصٕل حظ آ تہٕ یِہوٚے چھُس اَسہِ تھوٚمُت یہِ درٛمُن وَمُن تہٕ وۄنۍ چھِ سُہ شیرُن بیٚیہِ چھِس بٮ۪ڈ تہِ بَنٲوِتھ آ وَنہِ آسہِ ما چھِ تیوٗتاہ تجرُب یوٗتاہ وۄنۍ یِمن با یِم توہہِ چھُو آسان یِمن باغوانن وَنہِ کَر حظ یِیِو جلدی حظ اَسہِ اوس فنٛگشن تہِ تھوڑا اَسہِ دوٚپ اَتھ گَژھِ تھوڑا سَجاوَٹھ ہِش اَتھ پارکہِ تہٕ فنٛگشَن تہِ اوس اگر جلدی چھُ اَدٕ سا ٹھیٖک حظ چھُ آ بیٚیہِ بیٚیہِ حظ أنۍزیو بیٚیہِ کیٚنٛہہ اَصٕل اَصٕل کیٛاہ حظ اہن حظ بیٚیہِ أنۍزیو بیٚیہِ بَدل نوٚو نوٚو یِم ٹیوٗلِپ چھِ نہٕ حظ آسان یِمن ٹیوٗلِپ گاڈَن چھِ نہٕ حظ آسان تِم تِم ہٮ۪کوٕ حظ أسۍ ییٚتہِ تہِ ییٚتہِ تہِ تھٲیِتھ تِم ڈِفرنٹ آسان اَچھا آ تِم تہِ حظ تِم اَسہِ چھِ مےٚ واریاہ خۄش کَران تِم ٲسٕس بہٕ وَنان تِم ہٮ۪کوٕ أسۍ ییٚتہِ اَچھا ٹھیٖک ٹھیٖک حظ اَچھا بیٚیہِ کینٛہہ پوش قٕسٕم چھِ حظ نوٚو نوٚو یُس آسہِ نوٚو حظ نوٚو یُس آسہِ آچھا بیبی اَدٕ حظ ٹھیٖک آچھا ٹھیٖک سُہ تہِ چھِ حظ یِوان آزٕے اہن حظ ٹھیٖک آچھا ٹھیٖک حظ چھُ تیٚلہِ حظ أنۍزیو یِم تہٕ بِہِو خۄدایَس حَوال اَدٕ حظ بِہِو